ہیٚلو اسلام علیکُم آ یہِ تُہۍ چھِو یہِ شوٗڈَن ہُنٛد ڈیٖل کَران مےٚ ٲس یہِ واریاہ مُختلِف کہِ چھِ یہِ کَرٕنۍ شاپِنٛگ بہٕ ٲس یژھان بہٕ گژھان تۄہے نِش کَرٕنۍ بہٕ گٔیَس واریاہ ہَن ہِش تَتہِ بَنیو نہٕ کیٚنہہ وٕ چھِس بہٕ یژھان تُنٛد شاپِنٛگ شاپنٛگ کَرٕنۍ اوکے اوکے شُکریہ اسلام علیکُم